سلامُ علیکُم وعلیکُم سَلام اَہَن حظ آ جِناب گَری چھِ اَدٕ حظ کیٚنٛہہ چھُنہٕ کٔژَن نفرَن سُنٛد چھُ رَنُن اَہَن حظ کیٚنٛہہ نہَ حظ چھُنہٕ ٹھیٖک حظ چھُ رَنو حظ